اَسلامُ عَلیکُم وعلیکُم اسَلام جِناب عٲش کٔرِتھ لگہِ نہَ حظ ہَفتہٕ کھنٛڈ لگہِ نہَ ہَفتہٕ کھنٛڈ لگہِ کَم سے کَم ٹھیٖک چھُ تُہۍ

زیوٗٹھ کوٗتاہ چھُ سُووُن زیوٗٹھ کیٛاہ چھُ یہِ یُس یہِ کھُلہٕ چھُناہ سُووُن یہِ چھا آ یہِ چھا زیادٕ زیوٗٹھ سُووُن یہِ کھُلہٕ سُووُن کِنہٕ کَمٕے کھُلہٕ ٹھیٖک ٹھیٖک نال کَمہِ آیہِ چھُس بَناوُن گول نال اچھا اتھ ما چھُ ڈِزاین وِزاین ترٛاوُن کیٚنٛہہ اچھا اچھا یہِ تُہۍ ؤنۍتَو مےٚ بیٛاکھ کَتھ یُس یہِ یَزارٕ چھُنہٕ حظ یہِ کِتھٕ کٔنۍ چھُ سُووُن اَتھ چھا حظ یہِ ایٚلاسٹِک لاگُن کِنہٕ ڈوٗر اچھا ایٚلاسٹیکٕے اَتھ حظ لگوٕ کَم سے کَم ساس رۅپیہِ ہَے نہَ حظ اَتھ حظ چھِ نہَ نہَ سُہ گژھَس زیادٕ کَم سُہ چھُ أسۍ نِوان سُہ چھُ نِوان نارملٕے بَچہِ وچہِ لاگان یہِ نہَ کیٚنٛہہ توتہِ یہِ چھُ بٔڈِس تَوے لَگہِ اتھ زیادَے کَم سے کَم مارکیٚٹ ریٹ چھِ بَرابر یِہےَ حظ تُہۍ کٔرِو چَک

نہَ حظ اکٕے کَتھ ہیٚمو بہٕ ٲٹھ شیٚتھ رۅپیہِ لگوٕ حظ کِنہٕ نا ٲٹھ شیٚتھ تۅہہِ کمہِ ڈیٹہٕ چھُوٕ یہِ ضروٗرت ٹایم تۅہہِ کمہِ ڈیٹہٕ چھُوٕ ضروٗرت یہِ حظ مےٚ دیُت تۅہہِ اَز کیٛاہ وار چھِ اَز گوٚو کُنوُہ ڈیٹ یہِ حظ میلہِ تۅہہِ سَتووُہمہِ ڈیٹہٕ کوٗشِش کرو أسی پٍنٛژہمہِ اگر نہٕ شتوُہمہِ آسہِ تَیار حظ تیٚلہِ ٹھیٖک ٹھیٖک چھُ بیٚیہِ ما چھُ کرُن کیٚنٛہہ لاینِنٛگ واینِنٛگ ما چھَس ترٛاوٕنۍ

اَدٕ کیٚنٛہہ چھُنہٕ تَتھ کیٛاہ پرٛابلِم چھِ

تتھ چھا نٔری خَراب کِنہٕ بیٚیہِ چھُس کیٚنٛہہ أسۍ حظ وُچھو اچھا نٔری چھِس ٹھیٖک ٹھیٖک سُہ اوسوٕ تُہی اوسوٕ ووٚنمُت سَتھ آنٛچہِ تھٲوِو اَسہِ تھوٚو سَتھٕے آنٛچہِ

چَلو ٹھیٖک چھُ اَدٕ حظ اسَلام عَلیکُم